یوٗٹیوٗبَس پٮ۪ٹھ چھِ مُختلِف قٕسمَن ہٕنٛزٕ چَنلہٕ پرٛوگرامٕز یِوان چاہے سُہ کُنہِ سُہ چھُ آسان کُنہِ تہِ لینٛگویج ہِنٛز کوٮٔی بھی لینٛگویج کُنہِ تہِ لینٛگویج ہٕنٛز نیرِ تَتہِ یوٗٹیوٗب چَنل خاص کَر وَنو بہٕ تۄہہِ پَنٛنہِ لینٛگویج ہِنٛز یۄس اَسہِ کٲشُر زَبان چھِ پَنٕنۍ تَتھ منٛز تہِ چھِ وارِیاہ کیٚنٛہہ یوٗٹیوٗب چَنَلٕز خاص کَر وَنہٕ بہٕ تۄہہِ یَنٛگسٹٲرٕس چھِ آسان نَوجوان چھِ أزِکۍ تِم چھِ زیادٕ تَر کَران آز سوشَل میٖڈیاہَس مطلب یوٗٹیوٗبَس کُن چَنَل بَناوان اَکھ ہِش وَنو بہٕ تۄہہِ کَشمیٖری کَلہٕ خرابٕس تِم چھِ کیٚنٛہہ نوجوان کٔشیٖر ہِنٛدی چھِ تم یِمو یوٗٹیوٗب چَنَل چھِ بَنٲومٕژ تِم چھِ وارِیاہ زیادٕ اٮ۪نٹَرٹین کَران باقٕیَن لُکَن تِمَن منٛز چھُ مطلب ہَسی مَزاکھ تِمَن منٛز وارِیاہ زیادٕ آسان تہٕ تِم چھِ وارِیاہ زیادٕ اٮ۪نٹَرٹین کَران باقٕیَن لُکَن اَمہِ مٔزیٖد تہِ چھُ اَکھ چیٖز اَتھ فٲیدٕ یُس یہِ اٮ۪نٹَرٹینِنٛگ چھُ آسان اٮ۪نٹَرٹینِنٛگ کانٛہہ چَنَل چھِ آسان ییٚمہِ سۭتۍ یَتھ منٛز ہَسی مَزاق زیادٕ چھُ آسان تَتھ وَنو بہٕ تۄہہِ کانٛہہ چھُ آسان گَرِ چھُ آسان گَرِ چھِ کیٚنٛہہ آسان ڈِپرٛٮ۪سٕڈ چھِ آسان کیٚنٛہہ لُکھ اَز چھِ ساس پَریشٲنی آسان ہَر کٲنٛسہِ پَنٕنۍ پَنٕنۍ چھِ ساس پَریشٲنی آسان تہِ تِمَن اگر تِم چھِ کَران اٮ۪نٹَرٹین تِم چھِ ہَسی مزاق کَران تِم اگر اِنسان وٕچھِ تھوڑا کَرِ تَوجُہ تُکُن بِزی تھایہِ پَنُن پان تہٕ ڈِپرٮ۪شَنُک شِکار تہِ گَژھِ نہٕ کانٛہہ اِنسان کیٛازِ سُہ چھُ وارِیاہ مَدَتھ کَران تَتھ منٛز چھِ اِنسان آسہِ ڈِپرٮ۪سٕڈ کیٚنٛہہ آسہِ سونٛچان کیٚنٛہہ آسہِ سٕٹرسٕڈ آسہِ تُکُن گژھِ اِنسان تِمَن چَنلن کُن یَتھ منٛز ہسی مَزاق آسہِ خاص کَر سانہِ کٲشُر زَبٲنۍ منٛز اگر بہٕ تۄہہِ وَنو یۄس یِہٲے چَنَل چھِ کَشمیٖری قلقَرم أمۍ چھِ وارِیاہ ہَسی مَزاق گژھان اِنسان اَگَر کیٚنٛہہ سِٹرسٕڈ آسہِ اگر تہِ وٕچھان چھِ پانے چھُ ژَلان اَسُن نیٖرِتھ ییٚتہِ کیٛازِ تَتھ منٛز چھِ ہَسی مَزاق وارِیاہ زیادٕ اَسان تہٕ امہِ مزیٖد وَنو بہٕ تۄہہِ بیٛاکھ باقیَن زَبٲنۍ منٛز چھُ وارِیاہ اٮ۪نٹَرٹینِنٛگ پرٛوگرامٕز آسان خاص کَر پاکِستانی چھِ اِنڈیَن چھُ اِنڈینَس منٛز وَنو بہٕ تۄہہِ یَتھ منٛز ہِندی لینٛگویج چھِ یوٗز گَژھان ہِندی زَبان چھُ یوٗز گَژھان تہٕ تَتھ منٛز وَنو بہٕ تۄہہِ اٮ۪نٹَرٹینِنٛگ پرٛوگرام تارَک محتاکا اُلٹا چشما سُہ تہِ چھُ وارِیاہ زیادٕ اٮ۪نٹَرٹینِنٛگ وارِیاہ زیادٕ ہسی مَزاق چھُ تَتھ منٛز گَژھان حالانٛکہِ وو سُہ چھُ اَکھ فیملی شو تو وو مطلب سُہ چھُ وارِیاہ زیادٕ اٮ۪نٹَرٹینِنٛگ وارِیاہ زیادٕ مَزٕدار پرٛوگرام وارِیاہ زیادٕ مَزٕدار اٮ۪نٹَرٹینِنٛگ پرٛوگرام چھُ سُہ تہٕ سُہ اوس اِنڈِیَنن منٛز اِنڈیَن پرٛوگرامن منٛز وَنو بہٕ تۄہہِ یِہوے تارَک محتو اُلٹا چشما کیٛاہ وَنہِ چھُ تَتھ منٛز تہِ چھُ وارِیاہ زیادٕ ہسی مزاق آسان بیٚیہِ چھُ تَتھ مَزٕ لَگان پٔرسٕنلی میں بہٕ چھَسن سُہ وارِیاہ زیادٕ اٮ۪نٹَرٹین چھَس بہٕ گژھان تَمہِ سۭتۍ تہٕ اَمہِ مزیٖد تہِ چھِ وارِیاہ زیادٕ پرٛوگرام پاکِستانی چھِ یِم أسۍ زیادٕ تَر آز وُچھان چھِ پاکِستان چھُ آزٕ سٲری وٕچھان تَتھ منٛز تہِ تَتھ تِم تہِ چھِ وارِیاہ اٮ۪نٹَرٹینِنٛگ آسان کہِ زیادٕ تَر ووٚم تَتہِ تِم اٮ۪نٹَرٹینِنٛگ یَتھ منٛز ہسی مَزاق چھُ زیادٕ گَژھان ہسی مزاق یَتھ منٛز زیادٕ گژھِ تَتھ تَمہِ سۭتۍ چھُ اِنسانَس خوشی تہِ مِلان أندروٗنی خوشی چھُ مِلان سِٹرس چھُ دوٗر گژھان تَمہِ سۭتۍ تو اِسلیے کٔر مےٚ زیادٕ تِمَن سیٖریلَن ہٕنٛز کَتھ تِمَن پرٛوگرامَن ہٕنٛز کَتھ یَتھ منٛز ہسی مزاق زیادٕ چھُ گَژھان سو تِمَن ہُنٛد ناو ووٚنمو مےٚ تۄہہِ اَکھ چھُ اِنڈیَن وَنو بہٕ تۄہہِ تِمَن منٛز چھِ تارَک محتاکا اُلٹا چشما تہٕ باقٕے کٲشُر یِم اَسہِ چھِ پَنُن کٲشُر لینٛگویج یۄس اَسہِ چھِ تَتھ منٛز چھُ کَشمیٖری یوٗٹوٗب چَنَل کَشمیٖری قلہٕ خرابَس تہٕ تِم تہِ چھِ وارِیاہ ہسی مَزاق کَران یَتھ وٕچھنَس منٛز وارِیاہ مَزٕ تہِ چھُ لَگان باقٕے تہِ چھُ وارِیاہ چھِ تِم پرٛوگرام اِنڈیَن پرٛوگرام یِم اٮ۪نٹَرٹینِنٛگ چھُ وارِیاہ یِم ایٚنٹَرٹینِنٛگ پرٛوگرام چھِ زیادٕ تِم چھِ آسان یَتھ منٛز ہسی مزاقہٕ زیادٕ آسہِ ییٚمہِ سۭتۍ تَمہِ سۭتۍ چھُ اِنسانَس سِٹرس لیوَل ڈاوُن گَژھان بَس اَمہِ مٔزیٖد تہِ چھِ وارِیاہ تِتھ پرٛوگرام یِم اٮ۪نٹَرٹینِنٛگ چھِ وارِیاہ زیادٕ تہٕ مےٚ کوٚرمو تۄہہِ برۄنٛہہ کَنہِ کیٚنٛہہ پرٛوگرامن ہُنٛد پیش کٔرۍ مےٚ تۄہہِ برۄنٛہہ کَنہِ کیٚنٛہہ پرٛوگرام